اِبراہیم ہسا چھُ ہوٹَل وول مےٚ ہسا کوٚر أمِس آ مےٚ کوٚر أمِس مےٚ مےٚ سوز سُہ رِستہٕ کَباب تہٕ مےٚ ہَسا گٔے کٲم مےٚ ہَسا گٔے رِستہٕ کَبابہٕ أڈجہِ ناٹہٕ کہِ مےٚ ہَسا چھِ بَتہٕ ترٛامہِ گَرِ تہٕ أمۍ أمۍ ہَسا سوٗز مگر أمِس ہَسا گٔے مےٚ ہسا گٔے مٔشتٕے مےٚ ہَسا گٔے مَشرف اَتھ منٛز ہسا چھِ مےٚ اَمہِ مٔزیٖد اَنن کیٚنٛہہ سبزی اَنٕنۍ کیٚنٛہِہ یہِ چھِ بیٚیہِ مےٚ ہسا گٔے کیٚنٛہہ چیٖز مٔشتٕے بہٕ ہَسا چھُس بہٕ اِبراہیٖم صٲب ہَسا گُزٲرِش کران بیٚیہِ بہٕ حظ چھُس یہِ بیٚیہِ کَران ژےٚ گُزٲرِش ژٕ سوز تِم بیٚیہِ کہِ مےٚ ہسا چھِ یِہِنٛدۍ مَشرَف تہٕ مےٚ سوز تِم بیٚیہِ اِبراہیٖم صٲبا بیٚیہِ ہَسا سوٗزِ ژٕ اَتھ منٛز گَنڈٕ گَنٛڈٕ تہِ ہَسا چھِ مےٚ مٔشتٕے گٔمٕتۍ تہٕ ژٕ سوز سا یِم بیٚیہِ آ تہٕ مےٚ لگہِ تقریٖباً سوٗزِ ژٕ گٲنٛٹہٕ گٔژھِتھ یِمہٕ آ بہٕ چھُسَے پیٛاران مگر دٔستی ییٖزِ ژٕ کیازِ اَسہِ چھِ گرِ پٔژھۍ مہمان چھِ تہٕ بہٕ ہَسا چھُس ژےٚ بیٚیہِ گُزٲرِش کَران ژٕ سوٗزِ یِمہٕ دٔستی پَہمَتھ آ کہِ اوٚتام مےٚ ہَسا گٔے یِم اوٚتام مٔشتٕے تَوَے نَتہٕ ٲسی ژےٚ مےٚ اوٚتام ووٚنمُت تہٕ گَرِکیو ہسا ووٚن دوٚپُکھ ہے ژےٚ چھی گٔمٕتۍ کیٚنٛہہ ژٕ کَر بیٚیہِ نَیہِ آرڈَر بیٚیہِ چیٖز کہِ ژےٚ چھی گٔمٕتۍ مَشرف وۄنۍ اَنسا ژٕ یِم دٔستی بَس مےٚ گٲنٛٹَس اَندر اَندَر سوٗزِو ژٕ یِمہٕ بیٚیہِ آ مہمان چھِ یِنہٕ وٲلۍ ژٕ سوٗزِ یِم دٔستی پَہنَتھ وٕنۍکٮ۪ن ہَسا بچے زٕ تقریٖباً سوٗزِ ژٕ یِمہٕ پانٛژھ ترٛٮ۪ن تام ہسا سوٗزِ ژٕ یہِ آ